ہِندوستان یہِ ہسا چھُ واریاہ بوٚڑ اکھ مُلُک رقبہٕ لحاظ تہٕ تمہِ لحاظ یِم زن ییٚتِکۍ خلق چھِ تِمَن منٛز ہَسا وٕچھو تُہۍ واریاہ تہِ مطلب واریاہ کَلچَر چھِ تٕمو ایٚڈاپٹ کٔرمٕتۍ تہٕ اِسلیے چھِ یِوان یِہٕنٛدیٚن آوُٹ فِٹَن منٛز تہِ ڈایؤرسِٹی وٕچھنہٕ کینٛہہ سٹیٹزَن ہٕنٛدۍ خلق چھِ لاگان اَکہِ طٔریٖقٕکۍ پَلو باقیَن سٹیٹزَن ہٕنٛدۍ خلق چھِ لاگان بیٚیہِ طٔریٖقٕکۍ پَلو تہٕ یِم چھِ أنٛدرٕ گَژھن ڈِفرنشیٹ تہِ بوتھ میٚن اینٛڈ وُمیٚنَن منٛز یِم پَلو بیٚیہِ یِم زَن أرلیر ٲسۍ یِوان پَلو لاگنہٕ یۄس ہَسا یہِ ٹریٚنڈ یہِ ہَسا گے تھوڑا چینٛج تِکیٛازِ تہِ یُس زَن لیٹیٚسٹ سٹایِل ٹرنٛڈز آے یُس زَن یوٗتھ چھُ زیادٕ تم ہَسا چھِ فالو کَرَن بالی وُڈ سٹارزَن تہٕ تَوٕ موٗجوٗب یُس زَن آوُٹ فِٹَن پیٚٹھ اِنفلَنٕس پیٚو سُہ ہَسا پیوٚو تھوڑا بالی وُڈُک تہِ یِم ہَسا چھِ تِم سِٹایلٕز یا تِم کُلوتھس وٕنکیٚن لاگان یِم ہَسا اکھ بالی وُڈ ایٚکٹر چھِ لاگَان تہٕ یِہُنٛد فیشَن سیٚنٕس چھُ أتھۍ رِلیٹ بیٚیہِ یُس زَن ویٚسٹٲرٕن فیشَن چھُ تیٚم تہِ ہَسا کوٚر واریاہ تہِ اِنفلَنٕس ہِندوستان کیٚن خلقَن منٛز یِم زَن ییٚتہِ کینٛہہ ٹرٛیڈِشنَل ڈرٛیٚسِز ٲسۍ یَتھ منٛز وَنو أسۍ ساری یا شَلوار قمیٖض یا کینٛہہ پٔٹیالا سوٗٹٕز یِم ہسا گٔیہِ تھوڑا چینٛج ہسا آیہِ یِمَن منٛز تہٕ یِم ہسا زَن أزِکۍ خلق چھِ یِم ہسا چھِ زیادٕ لاگن پینٛٹ شٲٹ ٹی شٲٹٕز چھِ یِم لاگَان ٹرٛاوزٲرٕز چھِ یِم لاگَان سِکٲٹٕز چھِ یِم لاگَان یِم ہَسا چھِ لاگَان یِم یِمَن أسۍ وَنان چھِ شاٹٕز یہِ ہَسا گوٚو ٹریٚنٛڈ ہَسا گوٚو چینٛج تہٕ لُکھ ہَسا چھِ تھوڑا ویٚسٹٲرٕن فیشنٕکۍ زیادَے پَہَم زیادَے پَہم چھُکھ ویٚسٹٲرٕن فیشَن خۄش گَژھان تہٕ یِم چھِ لاگَان یِمَے پَلَو مےٚ ہَسا چھِ پانَس گژھان یُس زَن پاکِستانی ڈرٛیٚس یَتھ وَنان چھِ خان ڈرٛیٚس یَتھ وَنان چھِ مےٚ ہَسا چھُ سُہ زیادٕ پَہَم پَسَنٛد تہٕ بہٕ چھُس یہِ آوُٹ فِٹ اَنان اَننت ناگ أکِس جایہِ ییٚمِس زَن لَکی گارمیٚنٛٹٕس چھُ تٔمِس دُکانَس ناو تہٕ تَتہِ چھُ مےٚ یہِ ایٚویلیبٕل گژھان